السلام علیکُم ٹھیٖک چھُو حظ آ ٹھیٖک پٲٹھۍ اَسہِ حظ چھِ یِم فِروٗٹٕس ضوٚرتھ حظ اَسہِ چھِ اَسہِ چھِ گرٕ وٕچھِنۍ اَسہِ چھُ مٮ۪وٕ ڈَبہٕ وۄنۍ بَناوُن چھا ٹھیٖک تہٕ اَتھ منٛز گژھن آسٕنۍ واریاہ قٕسٕم آ تُہۍ ؤنۍتو مےٚ کیٛاہ کیٛاہ چھُ اٮ۪ویلیبٕل اَسہِ ٹھیٖک حظ آ ٹھیٖک کِوی چھا

ٹھیٖک تہٕ ریٹا ویٹا کیٛاہ چھِ یِمن

ٹھیٖک آ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک آ تَقریٖباً گوٚژھ اَتھ گژھُن وَزن یِہوٚے وُہ زٕتووُہ کِلوٗ

آ تُہۍ ؤنِو اَسہِ وۄنۍ بہتر کیٛاہ روزِ کیٛاہ کیٛاہ آ اَسہِ کوٗتاہ کوٗتاہ گژھن یِم تقریٖباً تُہۍ ؤنِو اَمبہٕ کوٗتاہ گژھِ کیل کوٗتاہ گژھِ ٹھیٖک ٹھیٖک ٹھیٖک آ بیٚیہِ چھُنہ کانٛہہ قٕسٕم فِرٛوٗٹٕس وغیرہ ڈرٛیگَن فروٗٹ چھِ یِوان

وۄنۍ تھٲیِو تُہۍ یِتھَے کَنۍ بَنٲیِو تُہۍ وُہ زٕتووُہ کِلوٗ وٕچھُو تُہۍ کیٛاہ روزِ ہُہ موزوٗن اَتھ کوٗتاہ کھَسہِ تقریٖباً اَسہِ ٹھیٖک لَمسَمَس منٛز نہ ٹھیٖک ڈِسکاوُنٹ دِیِو تُہۍ اَسہِ کیٚنہہ نہ أسۍ چھُو نہ تۄہہِ ریٚگیوٗلر کَسٹٕمَر تُہۍ ہیٚکِو اَسہِ تھوڑا أسۍ چھِ بہ

آ تَمہِ ساتہٕ دِیِو تُہۍ کیش ڈِسکاوُنٹ تہِ اَسہِ نہ

اَسہِ چھِ کیٚنہہ بیٚیہِ ہُہ یہِ چھُ اَسہِ کٲلۍکٮ۪تھ ضوٚرتھ یہِ اَکھ ڈَبہٕ ہہ آ پَتہٕ چھِ اَسہِ بیٚیہِ دَہہِ دۄہہِ گژھُن بیٚیہِ تور تہٕ تَمہِ ساتہٕ چھِ أسۍ بیٚیہِ مَگر تَمہِ ساتہٕ گژھن آسُن تۄہہِ ڈرٛیگَن تہِ ایویلیبٕل ٹھیٖک تہٕ دا دَچھ آ دَچھ وَچھ اَگر آسَن تَمہِ ساتہٕ سنٛگتَر چھِ

تہٕ اَسہِ مَہ تَمہِ خٲطرٕ اٮ۪ڈوانٕس کَرُن کیٚنہہ پے

گوٚو أسۍ روزو مُطمعین اَسہِ بنن تَمہِ ساتہٕ یِم نہ ٹھیٖک تہٕ آ کٲلۍکٮ۪تھ چھُ اَسہِ یہِ ترٛیٚیہِ بَجہِ ضوٚرَتھ چھا ٹھیٖک تہٕ بییٚہِ بیٚیہِ چھُ پَتہٕ بیٛاکھ یُس اَسہِ ہُہ چھُ سُہ چھُ پنٛداہ دۄہ بعد تقریٖباً گژھِ سُہ پٕنژٕہ پٕنژٕہ جُلَے ہہ ٹھیٖک حظ اَدٕ حظ السلام علیکُم